آ چلو آز وَنہٕ بہٕ تہٕ تۄہہِ کہِ مےٚ کیٛاہ نَگیٹِو اٮ۪کٕسپیٖرینٕس روٗد میون تجرُبہٕ روٗد تَتھ چیٖزَس سۭتۍ یُس مےٚ اَنییو دٔیِم انٛناوییو مےٚ تہٕ مگر یُس مےٚ گۄڈٕنیُک چیٖز اَنٛنایو سُہ روٗد میٛانہِ خٲطرٕ واریاہ زیادٕ اَصٕل مگر یُتھُے یُس دٔیِم اوس سُہ اوس بالکل تَتھ بَرعکَس اوس سُہ ٹوٹلی باسیو مےٚ کہِ سُہ اوس پوٗرٕ اَلَگ تَمہِ نِش الگ اِن دَ سٮ۪نٕس کہِ اگر ہُہ گۄڈٕنیُک چیٖز میٛانہِ خٲطرٕ اَصٕل اوس دٔیِم اوس بالکُل میٛانہِ خٲطرٕ ناگوار یہِ اوس نہٕ میٛانہِ خٲطرٕ صحیح کِہینۍ تِکیٛازِ مےٚ کَرے کٲم یُتھُے مےٚ گۄڈٕنیُک انٛناوے بہٕ گٔیوس واریاہ مطمعیٖن سٔروِس نِش کامہِ نِش مےٚ سوٗنٛچ مےٚ اوس دٮ۪ماغَس منٛز راتھ کہِ بہٕ اَنہٕ دُبارٕ وَنہٕ واریاہ واریاہ چیٖز تہٕ تَمہِ تَمہِ خٲطرٕ کَرے مےٚ دٔیِم کوٗشِش کہِ بہٕ اَنہٕ بیٛاکھا چیٖز تہٕ تَمی موٗجوٗب انٛنایے مےٚ کیٚنٛہہ ٹی شٲٹٕس پَلو انٛنایے مےٚ پانَس خٲطرٕ مےٚ دوٚپ چلو کُنہِ سانہٕ چھُنہٕ آسان کُنہِ ساتہٕ چھُنہٕ آسان اِنسانَس حِساب کہِ سُہ گژھِ پانہٕ وَنہِ کُنہِ مارکٮ۪ٹَس منٛز وٕچھنہِ خٲطرٕ کہِ تٔمۍ سٕنٛدۍ خٲطرٕ کیٛاہ روٗزِ اَصٕل بیٚیہِ چھُ سُہ روزان کافی کٲفی وقت کھٮ۪وان سُہ چیٖز یِتھ پٲٹھۍ تۄہہِ پَے چھِ کہِ اِنسان چھُ آسان پَنٛنٮ۪ن کامٮ۪ن منٛز عیالَس سۭتۍ گَرکٮ۪ن سۭتۍ کاروبارَس سۭتۍ مُلٲزِمَت سۭتۍ آوُر آسان تٔمِس چھُنہٕ بعض اوقات وقت مِلان پوٗرٕ وقت مِلان پَنٛنِس پانَس پٮ۪ٹھ پَنٛنِس پانَس پٮ۪ٹھ وقت سَرف کَرنُک تہٕ اسی لیے کَرے مےٚ کٲم مےٚ دَپییو چلو بہٕ اَنٛناو اَمی پٮ۪ٹھ ییٚمہِ پٮ۪ٹھ مےٚ گۄڈٕنیُک چیٖز ییٚمہِ ذٔریعہِ مےٚ گۄڈٕنیُک چیٖز اَنٛنایو مگر میٛانہِ خٲطرٕ درٛاو نہٕ سُہ فٲیدٕ مَنٛد کیٛاہ ہٮ۪کہٕ بہٕ ؤنِتھ سُہ ڈیٚسِجَن درٛاو نہٕ سُہ میٛانہِ خٲطرٕ کِہیٖنۍ تِکیٛازِ یُتھُے مےٚ اوٚن گۄڈٕنیُکُے چیٖز گۄڈٕنِکِس چیٖزَس منٛز ٲس مےٚ سۄ مِلے مےٚ یہِ واریاہ سَستہٕ مگر دٔیمِس چیٖزَس یُتھُے مےٚ دٔیِم چیٖز اوٚن مےٚ میٛانہِ خٲطرٕ پیوٚو سُہ واریاہ درٛوٚگ حالانٛکہِ سُہ تہِ اوس نہٕ کانٛہہ مسلہٕ کِہیٖنۍ اگر صاف آسہِ ہا مےٚ اوس سُہ مےٚ اوس نہٕ سُہ پَرواے کیٚنٛہہ درٛوٚگ اگر پیٚیو تِکیٛازِ آرام اوس گَرٕ گَرٕ واتیو مگر سۄ کالٹی صاف تہِ اوس نہٕ چیٖز کِہیٖنۍ نہٕ پوٚتُس یُتھُے سُہ کِتھ پٲٹھۍ نَنیو مےٚ یُتھُے مےٚ سۄ ٹی شٲٹ تِمہٕ لاگہِ تِم آسہٕ زٕ ژور ٹی شاٹ یُتھُے مےٚ تِم لاگہِ کیٚنٛہہ دۄہ گٔژھتھی پوٚتُس پے تِم چھَلٕنۍ تِمَن درٛاو اَکھ زٕ چھَلٕنۍ تِمَن آیہِ ٹیب بٕتھۍ ؤتۍ یِم ٹیگ ٲس تِم آیہِ تِم گٔے خراب تِمَن کھوٚت ہیوٚتُن تِمَن تہِ ہیٚتِنۍ تِمَن ہیٚتِنۍ برٛٲڈۍ وَتھٕنۍ تِم گٔے لوٗز تِمَن ہیٚتِنۍ گٔدۍ گَژھٕنۍ پھیٚتۍ وۄتھٕنۍ تہٕ تَمہِ کہِ وَجہ سۭتۍ باسیو مےٚ کہِ یُس یہِ میون کیٛاہ ہٮ۪کہٕ بہٕ ؤنِتھ فٲصلہٕ اوس کہِ دٔیِم چیٖز اَنُن اَتہِ پٮ۪ٹھ تہٕ سُہ اوس نہٕ أمِس ٹھیٖک کِہیٖنۍ نہٕ آ بیٚیہِ بیٛاکھ اَکھ وَجہ چھُ یہِ کہِ میٛانہِ خٲطرٕ اوس یہِ خَراب تِکیٛازِ مےٚ اوس بہٕ اوسُس اُمید کَران کہِ یہِ واتہِ مےٚ ترٛٮ۪ن ژۄن دۄہَن اَنٛدر اَنٛدَر مگر اَتھ لٔگۍ کمَس کم زٕ ہَفتہٕ مےٚ نِش واتَس منٛز گوٚو تَمہِ حِساب تہِ اوس نہٕ میٛانہِ خٲطرٕ یہِ یہِ فٲصلہٕ نیُن یہِ دٔیِم چیٖز منٛگناوُن سیم تَمی ذٔریعہِ ییٚمہِ ذریعہِ مےٚ گۄڈٕنیُک سُہ انٛناویو سُہ اوس نہٕ سُہ تہِ اوس نہٕ میٛانہِ خٲطرٕ صحیح فٲصلہٕ کِہیٖنۍ تہٕ